آنلایِن ٹرٛانزٮ۪کشَن یَتھ چھِ گژھان اکھ چھِ سُہ کَران بَچاوان ٹایم تہِ ٹایم چھُنہٕ گژھان ویسٹ کینٛہہ تہٕ بیٚیہِ چھُ تمہِ سۭتۍ گژھان فاسٹ ٹرٛانزٮ۪کشَن کیٛازکہِ اَسہِ چھُ پٮ۪وان بٮ۪نٛکَس پٮ۪ٹھ اگر أسۍ گژھو تَتہِ چھُ پٮ۪وان اَسہِ پرٛارُن لاینہِ منٛز پَتہٕ چھِ چَک پٮ۪وان لیکھٕنۍ پَتہٕ چھِ گَژھان أکِس سٮ۪کشَنَس پَتہٕ چھِ پٮ۪وان گژھُن بیٚیِس سٮ۪کشَن پَتہٕ چھِ تِم دِوان تورٕ پیمٮ۪نٛٹ پَتہٕ چھِ گژھان أسۍ تہٕ تَمِس یُس اِنٹرنٮ۪ٹ یُس چھِ اَسہِ اِنٹرنٮ۪ٹ چھِ أمۍ کٔر مطلب واریاہ زیادٕ ہٮ۪ل مَدتھ چھِ کَران یہِ لُکَن کہِ یُس أمۍ یہِ آنلاین ٹرٛانزٮ۪کشَن تھٲو اَمہِ سۭتۍ چھِ ہر کٲنٛسہِ چاہے سُہ بِزنِس مین آسہِ سٹوٗڈنٛٹ آسہِ تٔمِس چھِ گژھان ٹرٛانزٮ۪کشن کرنَس منٛز واریاہ آسٲنی کیٛازِ سُہ چھُ ہٮ۪کان گرِ بِہِتھ یا گٲڑۍ آسہِ چَلاوان گاڑِ منٛز آسہِ بدل کُنہِ جایہِ آسہِ تَتٮ۪ن ٹرٛانزٮ۪کشَن کَرِ تٔمِس چھُنہٕ بٮ۪نٛکَس پٮ۪ٹھ ضوٚروٗرَتھ گژھُن کینٛہہ پَنُن ٹایم ویسٹ کَرُن کینٛہہ پونٛسہٕ خَرچ کَرٕنۍ کینٛہہ گژھُن وۄنۍ پَتہٕ کِراے لاگٕنۍ تہٕ سُہ ہیٚکہِ گَرِ بِہِتھ کٔرِتھ اِنٹَرنٮ۪ٹ یُس چھُ تَمہِ سۭتۍ چھُ ہَر کٲنٛسہِ اِنسان لایف یۄس چھِ گَژھان چھِ سۄ گٔے آسان کیٛازِکہِ یُس اَسہِ گژھُن اوس گاڑِ اوس کھَسُن پَتہٕ اوس تَتہِ ٹایِم اورٕ یورٕ کرُن سُہ ہیٚکِو أسۍ گَرِ بِہِتھ کٔرِتھ اِنٹَرنٮ۪ٹ کہِ ذٔریعہِ آنلاین ہر کٲنٛسہِ ییٚتہِ سوزٕنۍ آسہِ چاہے سُہ کوٗتاہ تہِ دوٗر آسہِ اَسہِ ٹرٛانزٮ۪کشَن کَرٕنۍ أسۍ ہٮ۪کو سُہ وِدِن سٮ۪کٮ۪نٛڈزَن منٛز کٔرِتھ